اَسلامُ عَلیکُم فیاض اَحمد بہٕ چھُس نِثار اَحمد اَسہِ ٲسۍ یپٲرۍ یتھ آنٛگنَس وۅنۍ دیوار دِمہو وۅنۍ چھُنہٕ گژھان ٹھیٖک کیٚنٛہہ یَلہٕ تھاوُن یہِ آنٛگُن تُہُنٛد کیٛاہ خَیالا اَتھ بارس منٛز دِمہوس اَدٕ حظ ٹھیٖک چھُ وۅنۍ ؤنۍتَو یہِ وۅنۍ کیٛاہ گژھِ ٹھیٖک

اچھا کَتھ منٛز دِمہوٗس سیٖمنٛٹس منٛز گژھیٛا ٹھیٖک کِنہٕ یہِ گژھِ ٹیٖنَس منٛز دِمہوٗس اَتھ سیٖمنٛٹس منٛزٕے گژھِ ٹھیٖک پَتہٕ تھاہوس گیٚٹہٕ رَژھا تھاہوس مٔنٛزۍ ٹھیٖک ٹھیٖک ٹھیٖک کیٛازِ وۅنۍ چھِ شُرۍ وُرۍ آ لڑٲے وڑٲے تہِ گژھِ نہٕ گژھٕنۍ کیٚنٛہہ نہٕ ہمسٲیَتھ گژھِ آسٕنۍ ہَمسٲیَتھ نتہٕ چھُ بیٛاکھ وَتھ تہِ اَگرے اکھ چھُ ترٛاوان زٔمیٖن بیٛاکھ چھُ دِوان دیوار سۅ تہِ چھِ اتھ آپشیٚن تِتہٕ ہیٚکو کٔرِتھ وۅنۍ یہِ تۅہہِ اصٕل باسوٕ تی کَرو کُنہِ ساتہٕ چھُنہٕ پونٛسہٕ وۅنٛسہٕ تہِ آسان کیٚنٛہہ ٹھیٖک چھا آ ٹھیٖک چھُ تیٚلہِ گٔیہِ کرٕنۍ دٔسلَس ؤسلَس سٍتۍ کَتھ حظ وُچھو سُہ کیٛاہ وَنہِ چھُناہ ٹھیٖک چَلو ٹھیٖک چھُ اَدٕ حظ